بہٕ چھَس گَرِ صُبحٲے پنٛنِس آنٛگنَس منٛزَن توٚمُل چھَکان ییٚلہِ بہٕ سُہ توٚمُل چھَس چھَکان تَمہِ سۭتۍ چھِ واریاہ جاناوار توکُنَتھ یِوان سُہ کھٮ۪نہٕ خٲطرٕ بیٚیہِ چھَس بہٕ ترٛیش تہِ تَتَس تھاوان ییٚلہِ بہٕ سُہ پرٛٮ۪تھ دۄہ پرٛٮ۪تھ دۄہ چھَس بہٕ سۄ کٲم کَران پرٛٮ۪تھ دۄہ توٚمُل چھَکان ترٛیش تھاوان تَمہِ سۭتۍ چھِ واریاہ جانوَر بیٚیہِ چھِ تِم پرٛٮ۪تھ دۄہ پرٛٮ۪تھ دۄہ یِوان تَتَنَس